السَلامُ علیکُم سَر ٹھیٖک چھُو حظ سر صحت چھِ حظ ٹھیٖک او سر ایٚکونٛٹنٹ چھُس بہٕ سر یہِ فینانشل مَنیجمنٹ اینٛڈ ٹیٚکٕس پریٚپریشن چھِ أتھی رِلیٹڈ اوس اَسہِ کیٚنٛہہ ڈسکس کَرُن تۄہہِ سۭتۍ سر سورٕے اَکھ چیٖز اَتھ خٲطرٕ چھِ اَسہِ وارِیاہ یہِ کیٚنٛہہ ایٹم ضرورَت اور کیٚنٛہہ وارِیاہ کیٚنٛہہ یِم تہِ چھِ اَسہِ ضرورَت مین پاور وغیرہ تہِ سر أسۍ چھِ یَژھان اَسہِ پز اَسہِ پَزن اَتھ منٛز وارِیاہ نَفر کیٚنٛہہ ایٚڈ تہِ کَرٕنۍ یِم اَسہِ وارِیاہ زیادٕ مَدد کَرن پتہٕ سو بیٚیہِ چھِ سر اَسہِ چھِ اَتھ منٛز کیٛاہ چھِ یَتھ وَنان کیٚنٛہہ نَفر ضرورَت یِم اَسہِ ہیٚلٕپ کَرن اَسہِ یِہ مٮ۪نٹین کَرنس منٛز رَجسٹر وغیرہ تہِ تقریبن گَژھن اَتھ منٛز ٲٹھ دَہ نَفر آسٕنۍ یِم سو یَتھ منٛز یَتھ منٛز یِمن منٛز اَسہِ سر کمپوٹر منیجمیٚنٹ ٹیٚکنِشن کیٚنٛہہ تہِ گٔژھ آسٕنۍ تہٕ یِتھَے پٲٹھۍ چھِ سر اَسہِ یِمہٕ یُس اَسہِ کیٛاہ چھِ یَتھ وَنان سُہ یُس یہِ ٹیٚکٕس وغیرہ چھِ یہِ کَرو أسۍ پانے بازرس منٛز پتہٕ جمح تہِ واپس پتہٕ اور بیٚیہِ کَرہو أسۍ پتہٕ جی ایس ٹی پوٹلس پٮ۪ٹھ تہِ یہِ پانے ایٚڈ بلکُل سر بلکُل آ بلکُل بلکُل سر سر سر یُس یہِ مارکٮ۪ٹ ویلو سر پے اَسہِ مےٚ باسان مارکٮ۪ٹ ویلوس تہِ وارِیاہ زیادٕ فرق تقریبن چھِ تقریبن چھِ اَسہِ سر یِہوے زِ اگر أسۍ یِم سٲلِم روزٕہن اِکوٹے اَسہِ پکہِ ہے یہِ سٲلِم پتہٕ اَصٕل پٲٹھۍ ٹھیٖک چھُ سر ٹھیٖک چھُ سر ٹھیٖک چھُ